یُنایٹِڈ سِٹیٹٕس حظ چھِ یِوان مٮ۪گزِکو چھِ یِوان چَینا چھِ یِوان اَمریٖکا چھِ یِوان پاکِستان چھِ یِوان اَفغٲنِستان چھِ یِوان اُزبیکِستان چھِ یِوان واریاہ کَنٹِرٛیز چھِ یِوان